پانٛژیو ڈیٹو منٛز چھِ مےٚ اَکھ ڈیٹ یاد پٕنٛژٕ نَومبر یہِ چھُ مےٚ اِسلیے یاد تِکیٛازِ اَمہِ دۄہ چھِ مےٚ زا دۄہ اَمہِ دۄہ چھِ أسۍ سٲری مِلان پَتہٕ چھِ أسۍ میون زا دۄہ مَناوان دۄیِم ڈیٹ یُس یاد چھُ سُہ چھُ ژوٚوُہ اپریل ژوٚوُہ اپریل چھُ اِس لیے مےٚ یاد تِکیٛازِ اَمہِ دۄہ چھُس بہٕ دٔہمہِ جمٲژ پاس گوٚمُت تہٕ یہِ تہِ چھُ میٛانہِ خٲطرٕ خوشی ہُنٛد دۄہ ترٛیٚیِم دۄہ ترٛیٚیِم ڈیٹ یُس مےٚ یاد چھِ یہِ چھُ پٕنٛژٕ نَوَمبر یہِ چھُ مےٚ اِسلیے یاد تِکیٛازِ اَمہِ دۄہ اوس مےٚ بیٚنہِ خانٛدَر یہِ چھُ سار سانہِ خٲطرٕ واریاہ خوشی ہُنٛد دۄہ میٛانہِ خٲطرٕ تہٕ میٛانٮ۪ن گَرِکٮ۪ن ہٕنٛدۍ خٲطرٕ تہِ پٲنٛژِم دۄہ چھِ مےٚ یاد بہہ فَرؤری یہِ چھِ مےٚ اِسلیے یاد تِکیٛازِ اَمہِ دۄہ چھِ مےٚ بٲیِس کوٗر زامٕژ یہِ تہِ چھُ سانہِ خٲطرٕ واریاہ خوشی ہُنٛد دۄہ پٲنٛژِم دۄہ چھِ مےٚ یاد ییٚمہِ دۄہ مےٚ پٲنٛژِم ڈیٹ یُس مےٚ یاد چھُ یہِ چھُ تُرٛواہ اپریل یہِ چھُ مےٚ اِسلیے یاد تِکیٛازِ اَمہِ دۄہ مِلیو مےٚ زِندگی ہُنٛد گۄڈٕنیُک پرٛوجَکٹ پنٛنِس فیٖلڈَس منٛز یُس مےٚ پَنُن پیشَن اوس أتھۍ فیٖلڈَس منٛز یہِ چھِ میٛانہِ خٲطرٕ واریاہ خوشی ہُنٛد دۄہ اِسلیے چھُ مےٚ یاد